میٛٲنۍ رنٛنِگ شوٗز مطلب یِم مےٚ گِنٛدَس خٲطرٕ یا دَونَس خٲطرٕ گِنٛدنَس درۄکنَس خٲطرٕ یِم شوٗز چھِ مےٚ استعمال گژھان تَمہِ منٛز چھِ یِوان رٮ۪ڈ ٹیپٕکۍ گۄڈٕنٮ۪تھٕے یِم ساروی کھۄتہٕ باسان چھِ مےٚ ساروی کھۄتہٕ کمفٲٹیبٕل یا آرام دایَک یِم شوٗز چھِ تِم چھِ مےٚ باسان تِمَے مےٚ چھِ تَتھ گِنٛدنَس درۄکنَس خٲطرٕ تھٲیِمٕتۍ ترٛےٚ مخصوٗص شوٗز پَنٕنۍ یِم بہٕ گِنٛدنہٕ وِزِ استعمال چھُس کَران یِمَن منٛز نہٕ مےٚ کانٛہہ تہِ تکلیٖف چھُ باسان گِنٛدنَس یا دَونَس منٛز تہٕ تِمو سۭتۍ چھُس بہٕ گِنٛدنَس منٛز تہِ بِلکُل کَمفٲٹیبٕل یہِ آرام فیٖل کَران محسوٗس کَران تہٕ مےٚ چھِ بیٚیہِ یُس مےٚ سَپوٹٕس یا گِنٛدنہٕ خٲطرٕ وردی چھِ اَکھ اَلَگ تھٲومٕژ یُس بہٕ کِرکَٹ یا والی بال وغیرہ گِنٛدنَس منٛز چھُ استعمال کَران سُہ تہِ چھِ مےٚ اَکھ الگ تھٲومٕژ یَتھ منٛز بہٕ واریاہ زیادٕ آرام چھُس محسوٗس کَران تہٕ تَتھ منٛز چھُنہٕ مےٚ کانٛہہ تہِ تکلیٖف وَاتَان گِنٛدَن گِنٛدنَس دوران تَتھ خٲطرٕ چھِ مےٚ الگ تھٲمژٕ تِم تہِ چھِ مےٚ تھٲمژٕ زٕ وردی گِنٛدنَس خٲطرٕ یِم بہٕ گِنٛدنہٕ وِزِ چھُس اِستعمال کَران